ہِندوستانس منٛز چھِ وُنکیٚنس واریاہ اینورنمینٹل اِشوٗز چلان یَتھ منٛز کہِ رین چھِ رین چھِ واریاہ پیٚوان کہِ سُہ سون اینوارنمینٹ چھُ چینج گژھان گوٚو اَمہِ سۭتۍ چھُ گژھان کٲم اَمہِ سۭتۍ چھُ ہیٚکان سۄیل اِروجن تہِ گٔژھِتھ رین زیادٕ پینہٕ سۭتۍ چھُ سۄیِل اِروجن ہیٚکان گژھِتھ گوٚو کہِ سُہ لینڈ سِکیپ سُہ اَسہِ أندۍ أندۍ چھُ یا رِوٲرٕس چھُ فاریٚسٹٕس چھِ ماوٹینٕز چھِ ہِلز چھِ سِی سَمندر چھِ فارم چھُ سۄیِل چھُ اَمہِ سۭتۍ چھُ پیٚوان واریاہ اَثر اَتھ پٮ۪ٹھ یِمن چیٖزن پٮ۪ٹھ چھُ واریاہ اَثر پیٚوان ہِندُستانس منٛز گٔیٚے مطلب لاسٹہٕ کٮ۪ن ؤرۍ ین منٛز واریاہ کٕلیمیٹِکۍ کریٚسِز کہِ کٕلیمیٹ اوس نہٕ ٹھیٖک روزان کِہینۍ کہِ سیٖزَن ہا چھُ چینج گژھان سیٖزن ہا چھُ چینج گژھان اَگر أسۍ کٔشیٖر نِمو کٔشیٖر منٛزچھُ سِپرگ سَمر آٹم تہٕ وِنٹر تہٕ سَمرَس منٛز چھُ روزان گرم واریاہ زیادٕ ایز کَمپیٲڑ ٹوٚ باقین کَنٹرین خٲطرٕ کِنٹرین منٛز چھُ روزان اکھ گرُم یہِ چھ روزان بیاکھ یا پنجابٕچ کَتھ کَرو أسۍ تَتہِ تہِ چھُ روزان الگ موسم کٔشیٖر ہِندۍ نِش تٔمۍ بیاکھ گوٚو رین گوٚو روٗد کٔشیٖر منٛز چھُ پیٚوان ییٚتہِ چھِ رین اَمیُک سِکِل چھُ واریاہ ہاے ایز کَمپِیٲڑ ٹوٚ پنجاب ییٚتہِ چھُ پیٚوان واریاہ زیادٕ روٗد گوٚو کٔشیٖر منٛز تہِ سا چھِ تھوڑا کٕلیمیٹِکۍ چینج یِوان وِنٹر وِنٹر گوٚو یُس اَسہِ سون یہِ کٔشیٖر چھِ یا بہٕ پَنٕنہِ مُلکٕچ ہِندوستانٕچ کَتھ کَرو أسۍ کہِ کٔشیٖر منٛز ہسا چھِ کٔشیٖر ہُند یُس ہسا وِنٹر چھُ یہِ ہسا چھُ ڈِفرنٹ ایز کَمپِیٲڈ ٹوٚ اِنڈیا نِش کیازِ ییٚتہِ چھِ شیٖن پیٚوان ؤری پَتہٕ ؤری گوٚو ہِندوستانن کیٚنٛہہ مُلٕکۍ چھِ تِم سِٹیٹٕس چھِ یِمن جاین اَسہِ شیٖن چھُ پیٚوان کِہینۍ شِملا چھُ تھوڑا مطلب یُس ہِمچل ایریا ہن منٛز چھِ تِم چھِ یِوان ہِمالِین ریجن منٛز ہِمالین ریجن منٛز یِم یِم یِوان چھِ تِمن تِمن جاین چھُ شیٖن پیٚوان